یہِ چھُ بالکُل صحیح یُس نفر اٮ۪جوکیٹڈ آسان چھُ سُہ چھُ آسان بُلند اخلاقُک مٲلِک تہِ تہٕ بیٚیہِ چھُ سُہ آسان قونوٗنُک بازبان تہِ تہٕ بیٚیہِ چھُ قونوٗنس پٮ۪ٹھ سُہ عمل تہِ کران تہٕ قونوٗنُک پابنٛد تہِ چھُ آسان سُہ انسان تہٕ یُس وۄنۍ مٕڈٕ چھُ آسان سُہ چھُ پنٕنۍ منمٲنی کران تٔمِس چھُنہٕ یِوان سمٕجھ یہِ قونوٗن مہ چھُ سانہِ سیفٹی موٗجوٗب سُہ چھِ دپان ادٕ یہِ کیٛاہ گوٚو مےٚ چھُ پانس تانۍ یہِ مےٚ خۄش گژھِ تہِ کرٕ یہِ کُس گٔیے گورنمینٹ یہِ کٔمۍ بنٛوٚو قونوٗن تہٕ بہٕ تھوٚو نس زنتہِ گٔنِڈتھ مگر تٔمِس چھنہٕ پتہ یہِ قونوٗن یُس یِوان چھُ بناونہٕ اتھ منٛز مہ چھِ آسان عام لُکن ہنٛز بہبوٗدی اتھ منٛز مہ چھُ یُس یہِ گُنٛڈا راج چھُ آسان یہِ مہ چھُ ختٕم گژھان امہِ سۭتۍ چھُ یُس سماج چھُ آسان یہِ چھُ برٛونٛٹھ پکان کمزورس چھُنہٕ طاقت ور ہٮ۪کان ستٲیِتھ کینٛہہ تہٕ طاقت ورٕکۍ اتھٕ چھِ یِوان گنٛڈنہٕ سُہ چھُنہٕ ہٮ۪کان چِتھ کٔڑِتھ تہٕ لہٰذا کٔرتھ سُہ اگر کُنہِ ساتہٕ تٔمِس کھُشِم کھسہِ ہا تہِ بہٕ کرٕ ہا ہُہ بہٕ کرٕ ہا یہِ مگر تٔمِس چھُ امے یُس یہِ قونوٗنُک حٲبتھ چھُ آسان تٔمِس یُس یہِ ڈر چھُ آسان تٔمِس تہٕ سُہ چھِ امہِ نِش ہٮ۪کان پتھ روٗزتھ